اَتھ کَتھِ سۭتۍ چھُس بہٕ اِتِفاق کَران کہِ یُس سُہ نہ سٲنۍ اٮ۪نسِسٹٲرٕس ٲسۍ یِم سٲنۍ بٔڑِ بَب ٲسۍ جدٕ بٔڑِ بَب ٲسۍ یِم ٲسۍ مذہبس سۭتۍ زیادٕ جُڑِتھ ایز کَمپِیٲڑ ٹُہ یِم سٲنۍ جَنریشَن چھِ أسۍ چھِنہٕ تَمہِ آیہِ مَذہَبَس سۭتۍ جُڑِتھ کِہیٖنۍ تِکیٛازِ یُس سوشَل میٖڈیا آو أمۍ بڑو أمۍ کٔرۍ أسۍ لِبرَل زیادٕ أمۍ کٔرۍ أسۍ پَنٛنِس مذہبَس نِش دوٗر وارِیاہ زیادٕ تَمہِ پَتہٕ وَنہٕ بہٕ یہِ کَتھ زِ یہِ چھِ تویتہِ پانَس تام آسان اَلبَتہ سوشَل میٖڈیاہُک اِفٮ۪کٹ پیوٚو وارِیاہ زیادٕ تِکیٛازِ سوشَل میٖڈیاہَس پٮ۪ٹھ آے تِم کیٚنٛہہ خرٲبی ییٚمہِ أسۍ ڈیرٮ۪کٹلی اِنڈَیرٮ۪کٹلی پنٛنِس مذہَبَس نِش دوٗر کٔرۍ یَتھ لایک بہٕ چھُس پانہٕ مُسلمان ماشاء اللہ اَسہِ چھِنہٕ اِجازت دِوان پَنُن اِسلام پَنُن قرآن چھِنہٕ اَسہِ اِجازت دِوان کیٚنٛہہ أسۍ گَژھو سوشَل میٖڈیاہُک غلط اِستعمال کَرُن لایک پورنوگرٛافی چھِ پرٛٮ۪موٹ یِوان کَرنہٕ یَتھ وٕنۍکٮ۪س آلموسٹ ہَر کانٛہہ چھُ ہَر کانٛہہ چھِ وٕچھان سُہ ٲسِنۍ مُسلمان کوٚمنِٹی ہُنٛد بہٕ وَنہٕ یہِ کَتھ تٔمۍ کٔرۍ أسۍ کُنہِ حَدَس تام پنٛنِس کُنہِ حَدَس تام کیٛاہ وارِیاہ زیادٕ وارِیاہ زیادٕ حَدَس تام کٔرۍ أسۍ تٔمۍ پنٛنِس مَذہبس نِش دوٗر